اَسہِ کوٚر از برٛونٛہہ ترٛےٚ ژور ریٚتھ برٛونٛہہ کوٚر اَسہِ کُکِنٛگ کلاس سِٹاٹ تہٕ تَتہِ ہیٚوچھ اَسہِ واریاہ کیٚنٛہہ تَتھ کُکِنٛگ کَلاسَس مَنٛز ہیٚچھنٲیِکھ أسۍ کہِ اَسہِ کِتھٕ کٔنۍ پَزِ اکھ ڈِش اصٕل پٲٹھۍ بَناوٕنۍ سُہ کِتھٕ پٲٹھۍ پَزِ اَسہِ اصٕل پٲٹھۍ رِپرٛیزینٛٹ کَرٕنۍ تتھ ڈِش مَنٛز کِتھٕ کٔنۍ ہیٚکو أسۍ اکھ اصٕل طریٖقہٕ از یوٗز کٔرِتھ کِتھٕ کٔنۍ ہیٚکو أسۍ زٕ سَبزی رَلٲوِتھ اکھ نوٚو سبزی بَنٲوِتھ یہِ وُچھ اَسہِ سٲری کُکِنٛگ کلاسَس مَنٛز یہِ ہیوٚچھ اَسہِ تہٕ تتھ کٔر اَسہِ ایٚٹینٛڈ تَتہِ ہیوٚچھ اَسہِ اسۍ کِتھٕ کٔنۍ ہیٚکو أکِس پٔژھِس برٛونٛہہ کَنہِ اصٕل پٲٹھۍ رِپریٚزیٚنٹہٕ اصٕل پٲٹھۍ ڈیکور کٔرِتھ سبزی تھٲوِتھ تہٕ کِتھٕ کٔنۍ ٹیسٹی ہیٚکو مَزٕدار سِیُن ہیٚکو رٔنِتھ تتھ کُکِنٛگ کَلاسَس مَنٛز ہیٚچھنٲیِکھ أسۍ وازوان یُس کَشمیٖرُک کٔشیٖر ہُنٛد واریاہ مَشہوٗر یہِ چھُ آسان تہٕ یہِ کِتھٕ کٔنۍ بَناوو تتھ مَنٛز چھُ یِوان تَبَکھ ماز رِستہٕ کَباب گۄشتاب ژامَن یا باقٕے اَیٹَم چھِ یِوان تِم ہیٚچھنٲیِکھ أسۍ سٲری یِم کِتھٕ کٔنۍ کَرو أسۍ اصٕل پٲٹھۍ بیٚیہِ اَسہِ اوس تمہِ برٛونٛہہ کیٚنٛہہ چیٖز تَگان کَرٕنۍ یِتھٕ کٔنۍ نارمَل چاے چھُ تَگان کَرٕنۍ ٹھوٗل ٲسۍ تَگان کَرٕنۍ کِتھٕ کٔنۍ چھ تِم گرٛکناوٕنۍ یا باقٕے چیٖز مگر یِم بٔڈۍ اَیٹَم چھِ یِمے یِتھٕ کٔنۍ نَدٕرۍ تہٕ گاڈٕ چھُ ہاکہٕ موٚنٛجہِ چھُ یا ہَسا چھُ تَبَکھ ماز یا گۄشتاب یِم ٲسۍ نہٕ اَسہِ تَگان بَناون کیٚنٛہہ تہٕ یِم ہیٚچھنٲیِکھ أسۍ کِتھٕ کٔنۍ بَنٲیِو تُہۍ تُہۍ کِتھٕ کٔنۍ کٔرِو یِم اصٕل پٲٹھۍ یوٗز تہٕ کتھ ٹایمَس کیٛاہ کیٛاہ چھُ آسان سِنِس مَنٛز ترٛاوُن تہٕ کوتاہ چھُ آسان ترٛاوُن تہٕ کُس کُس قٕسم چھُ لَگان سٲنِس سِنِس مَنٛز بیٚیہِ وُچھ اَسہِ زیادٕ ہیٖٹ چھُنہٕ آسان دِنۍ کٚینٛہہ کَم ہیٖٹہٕ پیٚٹھ چھُ آسان زیادٕ مَزٕ گژھان سِنِس تہٕ کم ہیٖٹہٕ پیٚٹھ چھُ زیادٕ اصٕل گَژھان تہٕ بیٚیہِ تھووُکھ اَسہِ تَتہِ ہیٚچھنٲیِکھ أسۍ کِتھٕ کٔنۍ کَرو أسۍ از چھُ ماڈرن وَقت نٔے نوٚو ٹیٚکنالجی چھِ آمٕژ تہٕ نٔے نٔے چیٖز چھِ اَوَن چھُ اَسہِ آسان مایکرو ویو چھُ آسان یتھ مَنٛز أسۍ نٔے گیٚجَٹ چھ یتھ مَنٛز أسۍ سون سیُن رَنُن واریاہ آسان گوٚو سُہ ہیٚچھنٲیِکھ أسۍ تَتہِ تہٕ تمہِ پَتہٕ تھووُکھ أسۍ ییٚتہِ دوٚپُکھ خاص خَیال تھٲوِو زِ ییٚلہِ أسۍ رَنان چھُ کیٚنٛہہ ییٚلہِ أسۍ کَران چھِ آسان کِچنَس مَنٛز کیٚنٛہہ اَسہ چھُ پیٚوان کیٚنٛہہ چیٖز ؤسِتھ تِم پَزَن اَسہِ تھاوٕنۍ مَطلَب اَسہِ پَزِ صَفٲیی تھاوٕنۍ تَتیٚتھ پَزِ اَسہِ تَمے ساتہٕ سُہ صاف کَرُن اَسہِ پَزِ نہٕ سٲنِس کِچنَس مَنٛز زیاد گرٛکھ تھاوٕنۍ کِہٕیٖنٛۍ تہٕ یِم چیٖز ہیٚچھنٲیِکھ أسۍ تَتہِ یِم واریاہ اصٕل ٲسۍ تہٕ بیٚیہِ ہیٚوچھ اَسہِ ترٛیٚن ریٚتَن تہٕ تمہِ پَتہٕ گٔے أسۍ واریاہ مٲہِر واریاہ ایٚکسپیٖریَنسڈ گٔے أسۍ اتھ چیٖزَس مَنٛز کُکِنٛگ چھُ اکھ واریاہ زیادٕ اہم چیٖز یُس نہٕ صِرف أکِس زَنہِ بٔلکہِ أکِس مۅہنِوس تہِ گَژھِ آسُن پَتاہ ییٚلہِ أسۍ کُنہِ ساتہٕ نیٚبَر چھِ گژھان ایٚبراڈ چھِ گژھان تہٕ تَتہِ چھِ أسۍ وُچھان کُنہِ ساتہٕ تَتہِ چھُ آسان پانے رَنُن پانے اَنُن یہِ گَژھِ پرٛتھ کٲنٛسہِ تَگُن چاہے سُہ کانٛہہ زٔنۍ چھُ یا چاہے سُہ کانٛہہ مۅہنیٛوٗ چھُ کُکِنٛگ گَژھِ پرٛتھ کٲنٛسہِ تَگٕنۍ امہِ سۭتۍ چھُ پانسٕے فٲیدٕ یِوان بیٚیہِ ییٚلہِ أسۍ سُہ کلاس ٲسۍ جۄایِن کَران اَسہِ ہیٚوچھ تَتہِ کتھ کانٹِٹی مَنٛز کوتاہ تیٖل ہیٚکو أسۍ ترٛٲوِتھ نوٗن کوتاہ چھُ آسان ترٛاوُن مَرژٕوانٛگُن کوتاہ چھُ آسان ترٛاوُن تِم چیٖز تہِ ہیٚچھ اَسہِ بیٚیہِ تہِ ہیٚوچھ اَسہِ لایِک ژامَن کِتھٕ کٔنۍ چھُ بَناوان یا مِٹھٲے چھُ آسان سُہ کِتھٕ کٔنۍ چھُ بَناوان تَتھ کِتھٕ کٔنۍ چھُ باقٕے چیٖز کَران ہیٚلپ سُہ ہیٚوچھ اَسہِ یا دۄد کِتھٕ کٔنۍ چھ زامُت دۄد کِتھٕ کٔنۍ چھُ تتھ مَنٛز چھُ آسان ترٛاوُن یہِ تہٕ یِمو چیٖزو سۭتۍ اِون مےٚ ٲسۍ پَنٕنۍ ممی تہِ وَنان کہِ یِم چیٖز کہِ ی،تھٕ کٔنۍ چھُ آسان کَرُن تہٕ مَگَر ہُتہِ ہیوٚچھ مےٚ زیادٕ بہتَر تہٕ تمہِ سۭتۍ آیہِ واریاہ گَرِ تہٕ فَرَق گَرِ رَننَس مَنٛز آیہ واریاہ فَرَق تہٕ یِمو تہِ کٔر واریاہ زیاد تعریف تَمِچ کُکِنٛگ ہٕنٛز تہٕ کُکِنٛگ چھُ مےٚ باسان پرٛتھ کٲنٛسہِ چھُ ضُروٗری آسان ہیٚوچھُن تہٕ سُہ کَلاس ایٚٹنڈ کٔرِتھ آیہِ واریاہ زیادٕ فَرَق میٛٲنِس یَتھ مَنٛز تہٕ مےٚ بَنوو اکھ اصٕل حِساب تہٕ اصٕل طریٖقَس مَنٛز لٔجِس بہٕ تہِ بَناونہٕ تہٕ ییٚمہِ سۭتۍ سون از چھُ أسۍ اصٕل پٲٹھۍ رَنان اَسہِ چھُ پَتاہ کُس سَبزی لَگہِ کُس سبزی لَگہِ نہٕ کِہیٖنٛۍ کمہِ دۄہ کیٛاہ رَنو یا دال چھُ پرٛیٚشَر کُکرَس مَنٛز ہووُکھ تمو کٲژاہ اتھ سٹیٖم چھِ آسان دِنۍ کٲژاہ نہَ چھِ آسان دِنۍ یہِ گَژھِ نہٕ زیاد دوٚر تہِ نہٕ روزُن نہَ گَژھِ یہِ زیاد سیٚنُن اتھ کٔژ سٹیٖم چھِ آسان دِنۍ کٔژ چھُ نہٕ آسان دِنۍ یہِ ہیٚوچھ اَسہِ سورُے تَتہِ تتھ مےٚ آ مےٚ آو سُہ واریاہ زیادٕ پَسَنٛد سُہ کَلاس